سٲنِس گرس منٛز چھِ واریاہ قسمٕکۍ بیوریج یِوان بَناونہٕ یِتھ کَنیتھ زِ چیرین ہُند جوٗس یعنی کہِ گِلاس گِلاسن ہُند جوٗس چھِ أسۍ گرِ بَناون بہٕ چھَس گِلاسہٕ انان تہٕ بہٕ چھَس تِمن گۄڈٕنیتھ آنچہِ کڑان نٮ۪بر تَمہِ پَتہٕ چھس بہٕ تِم تایہِ منٛز تھاوان تہٕ پٮ۪ٹھٕ چھَس بہٕ تِمن تھوڑا تیٖل تراون تہٕ پَتہٕ چھُ تِم سُہ گژھان تھوڑا اَڈٕ ٲمی ہی تہٕ پَتہٕ چھس بہٕ تِم نٮ۪بر کَڑان تھوان فریٖزرَس منٛز یعنی کہِ فریجس منٛز پَتہٕ چھَس بہٕ بیٚیہِ انان تہٕ پَتہٕ چھَس بہٕ تِم تراوان جوٗسرس منٛز تہٕ پَتہٕ چھُس تِمَن تراوان کیرَمل سۭتۍ بیٚیہِ چھِس تراوان کیٚنہہ چاکلیٹ سۭتۍ تہٕ پَتہٕ چھُ تِم مَزٕ دار گژھان تہٕ بیٚیہِ بیٚیہ چھِ واریاہ بیوریج یِوان بَناونہٕ یِتھ کٔنۍ یِم ٲر چھِ آسان تِمن چھِ أسۍ بَناوان ٲر تہِ چھس بہٕ انان تہٕ تِمن تہِ چھَس بہٕ آنچہِ کَڑان نٮ۪بر تہٕ مَگر ٲر چھَس نہٕ بہٕ آر چھَس بہٕ سیوٚد تراوان مِکسرس منٛز تہٕ تہٕ پَتہٕ چھَس انان بیٚیہِ کانہہ مان ژٕ فار ایٚکزامپٕل اَیِس چھَس انان تراوان تَتھ منٛز تہٕ سُہ تہِ چھُ واریاہ اکھ اَصٕل بیوریج یُس أسۍ پَژھین تہِ چھِ ہیٚکان سٔرو کٔرِتھ